سکوٗلَن منٛز یِم سَبجَکٹ پَرناونہٕ چھِ یِوان اگر أسۍ پرٛایمری لٮ۪ولہِ ہِنٛز کَتھ کَرو اِنٛگلِش چھُ یِوان پَرناونہٕ ساینَس چھُ یِوان پَرناونہٕ میتھ چھُ یِوان پَرناونہٕ سوشَل ساینَس چھُ یِوان یَتھ منٛز ہِسٹِرٛی سوِکٕس جیوگرٛافی چھُ آسان یِم سَبجَکٹہٕ چھِ یہِ پَرناونہٕ یِوان مین بیٚیہِ چھُ اردوٗ تہِ آسان کَشمیٖری تہِ چھُکھ اَکھ سَبجَکٹ اَکھ بَنومُت یُس پَرناونہٕ چھُ یِوان سکوٗلَن منٛز اَمہِ پَتہٕ ییٚلہِ مطلب سکوٗلہٕ پَتہٕ نٮ۪بَر چھِ نیران پَتہٕ چھِ کٔہمہِ پٮ۪ٹھ اَکھ پٔٹِکیوٗلَر سَبجَکٹ یِوان رَٹنہٕ مطلب تٔمِس میتھَس منٛز آسیٛا اِنٹرَسٹ تٔمِس بَیالجیَس منٛز آسیٛا یا بیٚیہِ کُنہِ سَبجَکٹَس مَنٛز آسہِ اِنٹرَسٹ ہاٹسَس منٛز سوشَل ساینَسَس مَنٛز آسہِ اِفٮ۪کٹ اٮ۪کاڈِنٛگلی چھِ تٔمِس تِم تِم یِم یِوان مطلب سُہ ہیٚکہِ اٮ۪کاڈِنٛگلی پَتہٕ چویسٕز نِتھ بیٚیہِ چھُ بیٛاکھ چیٖز کہِ یِم مین سَبجَکٹ سکوٗلَس منٛز پَرناونہٕ چھِ یِوان تِم چھِ آسان ساینَس میتھ اُردو سوشَل ساینَس یعنی کہِ سوشَل ساینَسَس مَنٛز چھُ یِوان ہِسٹِرٛی سُوِکٕس جِیوگرٛافی یِم چھِ آسان مین یِم سَبجَکٹ پَرناونہٕ چھِ یِوان اَہم یِمَن یِمَن سَبجَکٹَن منٛز تہِ چھِ زیادٕ مین آسان میتھ ساینَس اَمہِ پَتہٕ یِم باقٕے اُردو چھُ آسان اِنٛگلِش چھُ آسان یا بیٚیہِ کانٛہہ سَبجَکٹ کَشمیٖری چھُ آسان یِم چھِ سوشَل ساینَس چھُ آسان سوشَل ساینَسَس چھِ ترٛےٚ برانٛچ اَکھ گوٚو ہِسٹرٛی سُوِکٕس جِیوگرٛافی تہٕ اِتھَے کٔنی چھُ یُس ساینَس سَبجَکٹ چھُ اَتھ چھِ ترٛےٚ برٛانٛچ بیوالجی چھُ اَتھ منٛز آسان اَلَگ اَکھ اِتھَے کٔنۍ چھُ آسان فِزِکٕس چھُ الگ اکھ سَبجَکٹ آسان تہٕ اِتھَے کٔنۍ چھِ یِم سَبجَکٹ یِوان پَرناونہٕ سکوٗلَس منٛز اَمہِ پَتہٕ گوٚو کیٛاہ سا ٹی کیٛاہ سا ٹیٖچَر چھےٚ گُڈ تہٕ وٮ۪ل اٮ۪جُکیڈ اگر أسۍ پنٛنہِ سٹیٹہِ ہِنٛز اٮ۪جُکیشَن یُس یہِ چھُ سٮ۪کٹَر چھُ تَمِچ کَتھ کَرو ٹیٖچَر چھِ وارِیاہ اٮ۪جُکیٹٕڈ تِمَے ٹیٖچَر چھِ یِوان سِلٮ۪کٹہٕ کَرنہٕ اٮ۪جُکیشنَس منٛز یِہٕنٛز کالفِکیشَن بہتریٖن چھِ آسان تِمَے چھِ ہٮ۪کان پَتہٕ پرنٲوِتھ سکوٗلَن منٛز زیادٕ تر یِم گورمینٹ سکوٗلَن مَنٛز ٹیٖچَر چھِ آسان تِہِنٛز کالفِکیشَن چھِ زیادٕ بہتریٖن آسان بیٚیہِ چھِ تِمو آسان کَمپِٹیٹو اٮ۪کزام کالِفے کٔرمٕتۍ تَمہِ تھرٛوٗ چھُ آسان تِم سِلٮ۪کٹہٕ گٔمٕتٮ۪ن سُہ کامپِٹیٹِو ایٚگزام کالِفاے کَرُن چھُ آسان وارِیاہ ڈِفِکَلٹہٕ تِمو چھِ آسان تِم اٮ۪کزام کالِفاے کٔرمٕتۍ تَمہِ پَتہٕ چھِ تِم سِلٮ۪کٹہٕ گژھان ایز اَن ٹیٖچَر تہٕ تِم چھِ پَتہٕ تَتہِ پَرناوان سکوٗلَس منٛز گژھن باقٕے اٮ۪جُک باقٕے اٮ۪کٹِوِٹیٖز تہِ آسٕنۍ پَرناونَس سۭتۍ سۭتۍ گژھن سپوٹس اٮ۪کٹِوِٹیٖز تہِ آسٕنۍ تہٕ زیادٕ تَر چھُ آمُت لَبنہٕ کہِ اَصلٕچ سکوٗلَن منٛز چھِ آمٕتۍ اَصٕل اَصٕل ٹیٖچرٕے وٕچھنہٕ یوٚتَن تانۍ مےٚ تَجرُبہٕ چھُ سکوٗلَن مَنٛز چھِ آسان اَصٕل اَصٕل ٹیٖچَر زیادٕتَر گورمٮ۪نٛٹ سکوٗلَن منٛز تہِ آسان اَصٕل اَصٕل وٮ۪ل اٮ۪جوکیٹٕڈ آسان یِم بَچہِ سُنٛد وارِیاہ زیادٕ خَیال چھِ تھَوان